گُرِ سوارِ ہُنٛد اوسُس بہٕ زیادٕ عاشق زبردست پتہٕ ٲسۍ أسۍ گُرٮ۪ن کھسان ٲسۍ یہِ دانہِ وانہِ چھۄمبان حالانکہِ ؤنکیٚنس تہِ اگر مےٚ گُر بنہِ ؤنکیٚس تہِ چھُس بہٕ گُرۍ سُنٛد عاشق مگر وقت ووت اوٚتن گُرٮ۪ن کٔرٕکھ بچارن بےٚ قدری وۄنۍ چھُنہٕ یِمن پرٕژھنٕے کانٛہہ ؤنکیٚس چھُ انسان بورس تہِ اوس أمِس یہِ گُر لگان دانہِ چھومبہِ ہا تِلہٕ گۄگُل چھومبہِ ہا یاں پہہ پلو آسٮ۪س کُنہِ جایہِ واتناوُن کھہس پٮ۪ٹھ یا باغس منٛز اتھ تہِ اوس یِہوے گُر بچار لگان ہر ستہٕ ہَس پٮ۪ٹھ اوس یہِ انسانس مدد کران یا ؤنکیٚنس چھُ اکھ انسان باغہٕ منٛز ہٮ۪کان زٕ پیٹہِ ژوٗنٛٹھۍ کٔڑتھ پانہٕ پھیکٮ۪ن پٮ۪ٹھ بارِ اگر یہِ گُر رٔچھِ روچھمُت آسہِ ہا أمۍ انسانن زٕ تہٕ زٕ ژور تہٕ اکھ پٲنٛژھ پیٹہِ کڑِہا یہِ گویا دۄن ترٛٮ۪ن انسانن ہٕنٛز کٲم اوس یہِ انجام دِوان لہذا اوس بہتر تہٕ افضل اگر یتھ ماحولس منٛز بیٚیہِ تہِ یِم گُرۍ یی ہن رچھنہٕ کیٛازِ مےٚ چھُ ؤنکیٚس تہِ پننہِ وقتُک یاد پٮ۪وان اگر تمہِ ساتن تتھ وقتس منٛز ٲسۍ نہٕ انسانس تیوٗتاہ پرژھان کینٛہہ یوٗتاہ دپان ٲسۍ ہا ہا گُر کیٛاہ سا روٗد پتھ پتہٕ اوس انسان گژھان أمِس گُرِس ژھانٛڈنہِ تتہِ کرے نس تھپہِ ہن رز ترایے نس نٲلۍ لتھ ژھنینس پٮ۪ٹھ گرِ اوس تراوان زنہٕ اوس آسان گاڑِ منٛز پکان مگر یہِ مۄکلیو ماحولٕے وۄنۍ حالانٛکہِ ؤنکیٚنس تہِ چھُ مےٚ اللہ تعالیٰ حٲضر نٲضر زٲنِتھ سُہ گُرۍ سوارۍ یاد پٮ۪وان دپان چھُس بہٕ خۄدایہِ یتھ زمانس کیٛاہ گُدرووُتھ ژےٚ وقت تہِ چھُ سُے لُکھ تہِ وقت چھُ سُے زمانہٕ چھُ سُے دۄہ چھِ تمٕے مگر انسانن منٛز آیہِ چینج اگر بیٚیہِ سُہ پرون ہیوٗ ماحول گژھِ ہا پٲدٕ اتہِ یِیٖہَس رونقی اکھ وقتا اوس سُہ ییٚلہِ نہٕ موبایل قصہٕ اوس کینٛہہ پتہٕ مرِہے کُنہِ جایہِ رشتہٕ دار یا کانٛہہ چیٖز پتہٕ ٲسۍ دپان ہے گُرۍ وولا ؤچھۍ تہٕ ہون کانٛہہ یہِ ژھنہِ ہا گُرِس پٮ۪ٹھ لتھ فلحٲنۍ جایہِ گژھِ ہا تِمن دپہِ ہے فلحٲنۍ گُزریو لہذا ؤنکیٚنس تہِ لگہِ ہن یِم بیٚیہِ بکارٕے مگر تِم انسان روٗدۍ نہٕ کینٛہہ یِمن انسانن یِمن گُرٮ۪ن ہُنٛد شوق آرزوٗ اوس